اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتَہُ أسۍ چھِ پنٛنہِ لنٛچ خٲطرٕ لَنٛچ کھٮ۪نہٕ خٲطرٕ تیار کَرنہٕ کَران گۄڈنٮ۪تھٕے چھِ أسۍ اَنان ژوٚٹ بَناوان تَتھ خٲطرٕ چھِ أسۍ کینٛہہ یُس سبزی یا تہِ بَناوو کینٛہہ سبزی سبزی منٛز گژھن آسٕنۍ نَتہٕ یِم یُس پھوٗل گوبی چھِ آسان سُہ یا تہِ بنٛدگوپی یا تہٕ یا بیٚیہِ کینٛہہ بیٚیہِ تہِ کیںٛہہ وٮ۪ج مطلب سبزی سُہ چھِ أسۍ استعمال کَران نَتہٕ بیٚیہِ تہِ چھِ بیٚیہِ چھِ أسۍ بَناوان ژامَن یہِ پالکہِ سۭتۍ ترٛاوَان تہٕ بیٚیہِ چھِ آسان کینٛہہ بیٚیہِ چھِ بیٚیہِ چھِ آسان کینٛہہ کینٛہہ تہِ سبزی یا بیٚیہِ کینٛہہ چھُ آسان تہٕ مگر چھِ آسان یَتھ سۭتۍ اَسہِ ژوٚٹ چھِ آسان تٔتھی سۭتۍ چھِ آسَن کانٛہہ چھُ بَتہٕ تہِ کھٮ۪وان تہٕ مگر بہٕ چھَس زیادَے زیادٕ ژوٚٹ کھٮ۪وان لَنٛچ ٹایمہٕ وِز پَتہٕ یہِ وۄنۍ وۄنۍ ییٚلہِ ڈِنَر چھُ تیار آسان کَرُن ڈِنرَس منٛز چھُ اَسہِ اَکھ یُس کٲشُر بَتہٕ چھُ آسان سُہ تَمہِ پَتہٕ آسہِ کینٛہہ وٮ۪جٹیب مطلب کینٛہہ سبزی آسہِ کَرو سُہ تیار بیٚیہِ چھِ دال آسان بیٚیہِ ہیٚکہِ کینٛہہ نَتہٕ ہیٚکہِ ماز ٲسِتھ نَتہٕ کۄکُر نَتہٕ ہیٚکہِ بیٚیہِ تہِ کینٛہہ مطلب سبزی ٲسِتھ یہِ چھِ أسۍ پنٛنِس ڈِنَرَس منٛز کھٮ۪نہٕ خٲطرٕ استعمال کَران